ہیٚلو اَسلامُ علیکُم تُہۍ چھُو حظ وستہٕ مُنیٖب اَسہِ حظ ٲسۍ یِم دارِ بَناوٕنۍ جایہِ کِژھ اَسہِ ٲس نٔو جاے بَنٲومٕژ اَتھ چھِ اَسہِ دارِ وُنہِ لاگنَے اَمہِ کہِ مُتعلِق اوس اَسہِ تۄہہِ سۭتۍ کَتھ کَرٕنۍ اَسہِ حظ چھِ جلدی پَہمَتھ تِکیٛازِ جانوَر وانوَر سُنٛد چھُ آسان خطرٕ ہُپٲرۍ چھُ وَنٛدٕ تہِ نٔزدیٖکٕے پَہم اَسہِ تۭر وٲرۍ تہِ چھِ اَمہِ مۄکھٕ گَژھِ ہَے جلدی پَہم یوٗت بہٕ تیٛوٗت گَژھِ جلدی گژھٕنۍ اَسہِ پیٚیہِ تو اَسہِ پیٚیہِ تو رۄپیہِ دٔہ نیٖتو اَسہِ نِش علاوٕے تہٕ مگر اَسہِ دیٖتو مہربٲنی کٔرِتھ یِم دارِ پٔٹۍ بَنٲوِتھ یَپٲرۍ چھِ شُڑۍ تہِ چھِ نا فہمی اَمی اَوَے اَہَن حظ اگر تھوڑا اَکھ زٕ دۄہ کَمٕے پَہم کٔرِو پانٛژھ دَہ دۄہ تامٕے أسۍ چھِ روزان دِیوسَر وَنان یَتھ اَہن حظ پَنٕنی یے چھِ اَسہِ اوٚن تُہٕنٛدِ اَسہِ چھُ پَنٕنُے اَکھ رِشتہٕ دار تٔمی دیُتمُت نمبر دوٚپُن اَسہِ تہِ چھِ اَمی لٲگۍمٕتۍ مُنہٕ چھانَن یِم کیٛاہ چھِ اَتھ وَنان دارِ پٔٹۍ بیٚیہِ درواز اَمے موٗجوٗب وَستہٕ مُنیٖب یہِ چھُ واریاہ اَصٕل اَسہِ کوٗتاہ واتہِ تہٕ اَسہِ مےٚ کیٛاہ سےَ وَے ترٛاوٕنۍ تہٕ تہِ ؤنۍ زیٚو برٛونٛٹھٕے پَہم کیٚنٛہہ چھُنہٕ تۄہہِ دۄہ حِساب یی تو یا ٹھیکَس پٮ۪ٹھ ییٖتو یہِ تۄہہِ ٹھیٖک باسہِ تہٕ مگر اَسہِ دِیٖتو یِم دَارِ پٔٹۍ لٲگِتھ کیٚنٛہہ نہَ حظ چھُ پَرواے أسۍ حظ دِمو تۄہہِ

بہٕ حظ کَرٕ تۄہہِ کال بیک رِمایِنٛڈَر کَرٕ بہٕ تۄہہِ تُہۍ ؤنۍ زیٚو کَر چھُو ییٚتہِ پۅنٛسہٕ مگر دٔہ دٔہ زیادٕ نہٕ کیٚنٛہہ اَز چھُ حالاتَن پٮ۪ٹھ تہِ چھُنہٕ بروسہٕ کیٚنٛہہ اَمہِ موٗجوٗب گژھِ اَتہِ کیٚنٛہہ چھُنہٕ بہٕ پرٛارٕ تۄہہِ ووٚن دٔہ دۄہ بہٕ پرٛارٕ کاہ دۄہ تہٕ مگر ییٖزیٚو برابر پَتہٕ وقتَس پٮ۪ٹھ یِنہٕ مےٚ یِنہٕ مےٚ دۄکھ گژھِ بیٚیہِ نہٕ کیٚنٛہہ چلو سَر شُکریہ اسلامُ علیکُم